وعلیکُم سلام أسۍ حظ چھِ ہٮ۪وان أکِس چَرکَس پانٛژھ ہَتھ رۄپیہِ حظ ڈَلَس منٛز آ صُبحٲے ییٖزیٚو تُہۍ أسۍ چھِ نَیہِ بَجہِ پٮ۪ٹھ آسان ایٚویلیبُل اَدٕ حظ